ضِلَے کَشمیٖرَس منٛز چھِ کرٛافٹٕکۍ سٮ۪کٹَر تیٖتیٛاہ اَصٕل زِ تِم چھِ ہَرٕ کُنہِ اَگر تِمَن نِش گژھان چھِ تِم چھِ کٲم دِوان تِم چھِنہٕ کانٛہہ تہِ جواب تَتٮ۪تھ وَنان کِہیٖنۍ نہٕ اَگر أسۍ کَرو کَتھ ڈِجٹَل میڈیاہٕچ پَتہٕ چھِ اَسہِ ییٚتٮ۪ن اَسہِ سٮ۪نٹَر کھوٗلمُت چھُ آسان کرٛافٹ خٲطرٕ پَتہٕ چھِ تِمنٕے ٹیب وٲلۍ تَتٮ۪ن یِوان تِم چھِ اَسہِ تہٕ ویڈیو رِکاڈ کَران زِ تِم چھِ ہاوان کہِ سٲنِس کَشمیٖرَس منٛز کۭتاہ کورِ چھےٚ یِم کامہِ کَران تہٕ تَمیُک مُعاوضہٕ چھُ اَسہِ پَتہٕ ترٛاوان پَتہٕ چھِ تَتھ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ تہِ پونٛسہٕ تَران کہِ یُس یہِ سٮ۪نٹَر آسان چھُ تَمہِ تھرٛوٗ تہِ چھِ اَسہِ ہٮ۪کان پونٛسہٕ میلِتھ پَتہٕ اَگر أسۍ کَتھ کَرو بیٚیہِ ڈِزاینَن ہٕنٛز یُتھ بازرَس منٛز یِم ٹرٛٮ۪نٛڈ چھِ آسان تَمی قٕسمٕکۍ چھِ أسۍ یِم چیٖز تہِ بَناوان یِم نیٚبرِم سیاح یور چھِ یِوان تِمَن چھِ گژھان واریاہ زیادٕ ییٚتِکۍ چیٖز خۄش اَگر أسۍ کَتھ کَرو پیپَر مٲشی ہٕنٛز پیپَر مٲشی چھےٚ سۄ اَس سۄ اَکھ کٲ یۄس اَسہِ دَس پنٛنہِ اَتھٕ سۭتۍ بَناوان چھِ اَتھ منٛز چھِ تِژھ نقٕش بٔندی آسان گٔمٕژ کہِ نیٚبرِمٕچ چھِ حیرَت گژھان زِ کٲشِر کوٗتاہ اِنٹَلِجَنٛٹ چھُ أمِس کیٛاہ خۄدایَن دٮ۪ماغ چھُ دیُتمُت زِ یہِ چھُ ییٖتیٛاہ اَصٕل تَصاویٖر بَناوان یا تہِ أسۍ کَرو کَتھ تَتھ پٮ۪ٹھ چھِ آسان منٛزٕ تِتھۍ قۄدرَتٕکۍ مَناظِر بَنٲیِتھ زِ اِنسان چھُ گژھان کَشمہٕ کَشَس منٛز زِ أمِس اِنسانَس کَتہِ آو یہِ دٮ۪ماغَس منٛز تہِ أمۍ بَنوو یہِ یَتھ پٮ۪ٹھ اَگر أسۍ کَتھ کَرو فَردٕ کامہِ ہِنٛز فَردٕ کٲم چھِ آسان سۄ اَکھ کٲم یۄس اَسہِ پنٛنِس فٮ۪رنَس یا بیٚیہِ کُنہِ چیٖزَس تہِ چھِ ہٮ۪کان کٔرِتھ شالَن چھِ أسۍ کَران یا کہِ بیٚیہِ تہِ کُنہِ چیٖزَن چھِ أسۍ کَران تَمیُکۍ فٮ۪رَن سٕژنہِ کامٮ۪ن ہُنٛد فٮ۪رَن چھُ تیوٗتاہ اَصٕل گژھان زِ ہَر اَکھاہ چھُ وَنان یہِ کٲم کَتہِ چھےٚ آمٕژ کَرنہٕ کٲشِر سٕژنہِ کٲم چھےٚ سٮ۪ٹھاہ مَشہوٗر کٲم یِتھَے پٲٹھۍ کَرو أسۍ کٲم کَتھ آرِ کامہِ ہِنٛز آرِ کٲم تہِ چھےٚ سۄ اَکھ کٲم یُس أسۍ اَکھ ہُنَر اَپناوان چھِ پنٛنِس پانَس منٛز زِ نیٚبرِمِس اِنسانَس تہِ گژھِ مُطمعیٖن گژھُن زِ یِہٕنٛز کٲم یِہٕنٛز کَلاکٲری کۭژاہ اَصٕل کَلاکٲری چھےٚ